مےٚ چھِ تھوڑا بہت کلٮ۪شن کٔرمٕژ کٮ۪نٛژن واجن ہِنٛزۍ یِمن أسۍ رِنٛگٕس چھِ وَنان تہٕ مےٚ چھِ اُمید کہِ یِنہٕ وٲلِس وقتس تام کرکھ بہٕ وارِیاہ واجہِ جمع تہٕ پتہٕ کَرکھ بہٕ تِم پنٛنہِ خوشی خٲطرٕ استعمال